اَسَلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ اہَن حظ تُہۍ چھُو حظ جُنید بشیٖر بٹ ایکچُؤلی چھُ اَسہِ گَرِ حظ یہِ گِلاس باغ تہٕ اَسہِ مِلیو تُہُنٛد کَنٹیکٹ حظ اَسہِ دوٚپ أسۍ کَرو تۄہہِ سۭتۍ کَنٹیکٹ تُہۍ چھُوا یِم ہٮ۪وان حظ اہَن حظ ایکچُؤلی چھُ حظ ؤنکٮ۪ن ٲسۍ أسۍ گِلاس ڈبہٕ ترٛےٚ ہَتھ چھِ اَسہِ ؤنکٮ۪ن اٮ۪ولیبٕل حظ یِم اَسہِ بٔرمٕتۍ چھِ یِم اَسہِ فِفتہٕ ڈَبَن منٛز بٔرمٕتۍ چھِ حظ اَتھ چھِ اَسہِ لَکٕٹۍ لَکٕٹۍ ڈَبہٕ کِلوٗ ڈَبہٕ بَنٲیمِتۍ اۄڑ کِلوٗ بَنٲیمِتۍ زٕ کِلوٗ ڈَبہٕ بَنٲیمِتۍ حظ بیٚیہِ حظ چھُ اَسہِ گرٛیڈ اَتھ بَنومُت نیُٚک چھُ اَسہِ الگ اَتھ کوٚڑمُت تہٕ ویوٚٹھ سایِز چھِ اَسہِ یِمَن الگ کوٚڑمُت اَسہِ حظ چھِ اہَن حظ آ اَسہِ حظ چھِ بنونمُت ہَتھ ہَتھ ڈَبہٕ حظ چھِ اَسہِ الگ الگ تھوٚمُت اَتھ اہَن حظ اہَن حظ ٹھیٖک حظ اہَن حظ اَسہِ چھُ اَتہِ ایکچُؤلی کوڑمُت حظ اَتھ چھُ یہِ تھوڑا سُہ زٕ نمبر آسان کینٛہہ سُہ حظ چھُ اَسہِ نٮ۪بَر اَتھ کوٚڑمُت سُہ چھِ اَسہِ الگ تھوٚمُت ڈَبَن منٛز بٔرِتھ

اہَن حظ اہَن حظ اہَن حظ

ٹھیٖک حظ چھُ ٹھیٖک اَسہِ چھِ تۄہہِ پٮ۪ٹھ اُمید تُہۍ دِیِو یِمَن بَڑٕ ریٹ ٹھیٖک اَدٕ حظ اَدٕ حظ تُلِو حظ بِہِو